بُک کِتابو بغٲرۍ چھُس بہٕ زیادٕ نِوٕز پیپٲرٕس یوٗز کَران نِوٕز پیپٲرٕس پَرُن لایِک کَران یَتھ منٛز بہٕ اٮ۪وِیَر روزنہٕ خٲطرٕ چھُس نِوزِز پَران سَپوٹٕس رِلیٹٕڈ باقی تھرٛوٗ آوُٹ دَ وٲلڈٕ کیٛاہ چھِ گژھان تَتھ بارَس منٛز اِنفارمیشَن گین کَرنہٕ خٲطرٕ چھُس بہٕ نِوٕز پیپٲرٕس